آ گوگُل مٮ۪پٕس چھُس بہٕ ڈٮ۪لی بیٚسِز پٮ۪ٹھ یوٗز کران تِکیٛازِ بہٕ چھُس آوُٹ سایڈٕے آسان کُنہِ ساتہٕ واریاہ جایہِ چھِنہٕ ؤنۍ آسان پَیی کیٛاہ چھِ کَپٲرۍ چھِ کوٚت چھِ گژھُن أتی چھِ گوٗگٕلَس پٮ۪تھ لوکیشَن دِوان تہٕ سُہ چھِ اٮ۪کوٗریٹ ہاوان مےٚ باسان یہِ چھِ بہتری کہ بٮ۪کِس پرژھنہٕ کھۄتہٕ تِکیٛازِ پرابلِمٕز چھِ یِوان ییٚلہِ ژٕ چھُکھ کُنہِ جایہِ نٮ۪برٕ کَنہِ آسان باقٕے لُکھ یِم أندۍ پٔکۍ چھِ آسان تِم تہِ چھِ نٮ۪برِمٕے آسان اگر ژٕ تٔمِس ونان چھُکھ فار اٮ۪گزامپل یہِ شاپ کَتِتھۍ چھُ سُہ دٔپے ژےٚ یَتی گژھ یَپٲرۍ ییٚتہِ گژھ یَپٲرۍ اصٕلی چھِ دلیٖل آسان کہ تٔمِس چھِنہٕ پانَس آسان پَیی مگر سٔہ ہاونہٕ خٲطرٕ چھِ سٔہ یہِ وَنان کہِ یَپٲرۍ چھِ گژھُن یہِ زِ بہٕ ژَل یہِ دراو مےٚ نِش تہِ یہِ گژھِ تہٕ مَکلیو ٹینشَن مگر ییٚلہِ أسۍ تَتتھ چھِ گژھان یوٚت چھِ گوٗگٕلَس ہاوان یَپٲرۍ یوٚرٕ چھِ ۂمۍ چھِ یہِ چھِ آَسہِ پٕے ۂمۍ چھِ غلط وُنمُت مگر أسۍ چھِ دَپان تۄتہِ نفر گوٗگٕل ہٮ۪کہِ غلط ٲسِتھ مگر نفر ہٮ۪کہِ نہٕ غلط ٲسِتھ گوٚو اَتیتھ گٕے اَسہِ کَنٛٹراڈِکشَن اَتِتھ گوٚو اَسہِ کَنٛفِلکٹ اَتھ چھِ أسۍ وَنان کَنٛفِلکٹ اِن اِٹٕس اوٚن ییٚلہِ کَنٛفِلکٹ اوٚنَس منٛز گوٚو اَتِتھ چھِ مُشکِل آسان ڈِسیٖجَن کانٛہہ نیُن ڈِلیٖما اَتھ چھِ مُشکِل گژھان ڈِسیٖجَن نیُن اَتِتھۍ پَزِ اَسہِ بہتر اَسہِ پَزِ ژھوٚپہٕ کٔرِتھ رِسٹِکٹیوٗ گژھُن گوٗگُل مٮ۪پٕس اَسہِ گژھِ أمِس ہاں کُنہِ ساتہٕ چھِ آسان کانٛہہ ٹیمپرلی کُلوز آسان جاے سُہ چھِنہٕ اپڈیٹ گژھان کِہیٖنۍ تہٕ تَتھ خٲطرٕ چھِ مٮ۪جٲرٕس کران ؤنکیٚن گورمنٛٹ تہِ بیٚیہِ چھِ کُنہِ ساتہٕ اَکھ چیٖز کہ شاٹَر وے چھِ یہِ ہاوان مگر کُنہِ ساتہٕ چھِ یہِ ہاوان تہِ فارازم پٮ۪ٹھ کَنہِ چھِ اَتھ آسان ڈرایِو یا بٕے پاے پیدَل چھِ أسۍ پکان یا باقٕے چیٖز چھِ آسان اَتھ پَزِ اَسہِ ہٮ۪س تھاوُن کُنہِ ساتہٕ تہٕ أمۍ سۭتۍ ہٮ۪کہِ اَسہِ ٹایَم بٔچِتھ اگر اَسہِ پایدَل چھِ کُنہِ ساتہٕ پکان مگر اَسہِ چھِ ڈرایوَس پٮ۪ٹھ آسان اَگر اَسہِ داہ کِلوٗمیٖٹر آیہِ اگر أسۍ پایدَلَس پٮ۪ٹھ تھاوَو یہِ ہایہِ سَتٕے کِلوٗمیٖٹَر تِکیٛازِ یہِ چھِ شاٹیشٹ وَتھ ہاوان تِکیٛازِ کوچَو منٛز واتہِ نہٕ گٲڑۍ کِہیٖنۍ یہِ چھِ گارِ ۂنٛز ہاوان گوٚو اَگر اِنسانَس اَصٕل پٲٹھۍ تَگہِ یوٗز کَرُن تہٕ یہِ ہٮ۪کہِ اَصٕل پٲٹھۍ استعمال کٔرِتھ یا بیاکھ چھُو تُہۍ وَنان آٹومٮ۪ٹِک ٹرانَسلیشَن یہِ چھِ بہتریٖن اَکھ بہتریٖن گوٗگٕلَس اَکھ آپشَن اگر أسۍ یورٕ چھِ دِوان أمِس چھِ وَنان أسۍ ژٕ کَر سا یَتھ منٛز ٹرانَسلیٹ یہِ چھِ اَسہِ ٹرانَسلیٹ دِوان اَسہِ چھِ آسانی یِوان تِکیٛازِ اَگر أسۍ اٮ۪براڈ گژھَو کُنہِ جایہِ تَتہِ چھِنہٕ اَسہِ لَنٛگویج نہٕ چھِ اَسہِ یِوان تِہُنٛد سَمٛجھ نہ چھِ تِمَن یِوان سون سَمٛجھ گوٚو أسۍ ہٮ۪کَو تَتِتھۍ ٹرانَسلیٹَر یوٗز کٔرِتھ اگر سٔہ اَسہِ کیٚنہہ کَتھ وَنہِ یا پَنٕںۍ اَسہِ تٔمِس کَتھ وَنٕںۍ تٔمِس ہٮ۪کَو أسۍ ہٲیِتھ یا تَتھ چھِ پتہٕ ساونڈُک آپشَن تہِ یِوان سُہ چھِ بوزناوان تہِ تَتِتھۍ سُہ ساونٛڈ گوٚو تِتھ پٲٹھۍ تہِ ہٮ۪کہِ اَسہِ ٹایَم بٕچِتھ تہٕ یہِ ہسا چھِ اَکھ بہتریٖن آپشَن گوٗگُل مٮ۪پٕس تہٕ آٹومٮ۪ٹِک ٹرانَسلیٹَر یوٗز کَرُن یہِ گژھِ اصٕل پٲٹھۍ استعمال کَرُن تہٕ بَس